گووا چھِ اکھ سٹیٹ اِنڈیاہَس مَنٛز یہِ چھِ جنوب مَغرِبس مَنٛز یۄس یہِ گوٚوا چھِ یہِ چھِ واریاہ بوٚڈ مَہراشٹرا کھۄتہٕ اتھ بیٚیہِ چھِ یہِ وَنان نارٕتھ اینٛڈ کَرناٹ یہِ چھِ نارٕتھٕ نارتھَس تہٕ کَرناٹکاہَس تہِ بوٚڑ یُس یہِ گوٚوا چھِ یہِ چھ واریاہ پھیمَس یہِ چھ اِنٛگلینٛڈس یہِ چھ واریاہ یہِ چھُ بیٚیہِ واریاہ بیوٗٹفُل جاے اتھ مَنٛز چھ یِوان بیٖچز بیٖچز گوٚو سُہ اکھ لَکۭٹ اکھ باڑی یُس آب سۭتۍ چھ کَوَر کٔرِتھ تتھ مَنٛز چھ یہِ سیٚکھ تہِ تتھ مَنٛز چھُ یہِ بَجَن کَنیٚن سۭتۍ کَوَر کٔرِتھ یہِ چھِ بیٚیہِ وایبرَنٹ گٔیہِ وایبرَنٹَس مَنٛز چھِ یِوان اتھ مَنٛز چھِ أسۍ اٮ۪نجامینٛٹ کران